اکھ گوٚو نیوٗ یارٕک بیٚیہِ گوٚو جارٕج واشَنگ نہ جارٕج نہٕ کیٚنہہ واشِنگٹَن بیٚیہِ گوٚو یہِ ہا یہِ ٹوکیو بیٚیہِ گوو پیرِس تہٕ بیٚیہِ چھُ اۭں سِپین